تِم لُکھ یِم نہٕ اؠنگَیٚج چھِ گژھان اؠگرِکَلچَرَس سۭتۍ کینٛہہ تِمَن گژھِ تھوڑا تھوڑا تَتھ سۭتۍ کَرُن تِکیازِ اَمہِ تہِ روزِ تِمَن سۭتۍ حال تِم ہیٚکن پَننہِ اؠگرِکَلچَرُک فٲہِدٕ اَصٕل پٲٹھۍ تُلِتھ تاکہِ لٕکَن تہِ گژھِ تَمہِ سۭتۍ آسٲیش تہٕ تِمَن تہِ گَژھِ آسٲیِش اؠگرِکَلچَر چھُ اَسہِ واریاہ زیادٕ اِمپاٹَنٕس دِوان سانہِ لایفہِ منٛز تِکیازِ یہِ چھُ واریاہ زیادٕ ضٔروٗری سانہِ لایفہِ منٛز یہِ چھُ سون صِحت تھاوان ٹھیٖک یہِ چھُ سون نیٖڈٕس کَران فُلفِل یہِ چھُ اکھ واریاہ زیادٕ اِمپاٹَنٛٹ سیٚکٹَر سانہِ لایفہِ منٛز